یُس زَن پریٚس چھُ ایٚمٕچ آزٲدی ہٕنٛز چھِ واریاہ زیادٕ ضوٚروٗری أکِس جمہوریت خٲطرٕ اَگَر أکِس جمہوریَتَس خاص کَر کٲم آسہِ کَرٕنۍ تمہِ خٲطرٕ چھُ پریٚس واریاہ زیاد ضوٚروٗری اکھ صاف تہٕ بے روک ٹوک بےٚ خوف یِم زَن آسَن پَترٕکار یا یا یِم خَبرٕ بوزناوان وٲلۍ تِم گَژھَن آسٕنۍ تکیازِ اَگَر تِم حقیقَت چھُپایَن تمہِ سۭتۍ چھِ لُکھ روزان أکِس کیا چھِس وَنان دونکھس مَنٛز وِنکٮ۪ن ہَسا چھِ کینٛہہ نِوزٕ تِم تہِ آسن یِم نہٕ پوٚز چھُ ہاوان کینٛہہ ونکٮ۪ن چھِ ہِندُستانَس مَنٛز واریاہ زیاد چَنلہٕ تِم یِم نہٕ پوٚز چھِ ہاوان کینٛہہ یِم اَصل کَتھ چھُپاوان چھِ یہِ چھُ نہٕ سانہِ ییٚمہِ ہِندُستانہ خٲطرٕ ٹھیٖکھ کینٛہہ مَگَر واریاہ زیاد ضوٚروٗری چھُ یُس زَن یہِ پرٮ۪س چھُ یہِ گَژھِ آزاد آسُن یہِ گَژھِ یَلہٕ آسُن فریڈَ آف پرٮ۪س چھُ واریاہ زیادٕ ضوٚروٗری نَتہٕ ہَسا چھُ یہِ أکِس اِنسان سنٛدۍ نوٚقصان دہہ اَگَر نَسا پوٚز پوٚز صاف آو وَننہٕ کینٛہہ یہَ چھُ واریاہ زیاد ضوٚروٗری زٕ پرٮ۪س گَژھِ آزاد آسُن اَکہِ مٕلکِک بہبوٗدی خٲطرٕ